اچھا کَتھ ایرِیاہس منٛز دہلی تُہۍ کوٚتام یِیِو وۄنۍ چھُنہٕ کِہیٖنۍ اَلبتہ شام تام ہٮ۪کو أسۍ روٗم ایویلیبل کٔرِتھ توٚتام ہیٚکِو تُہۍ

سٮ۪وَن ہَنٛڈرنٛڈ چھُ أکِس روٗمس راتَس اگر روزِو روٗم چھُ بٮ۪ٹَر اَتھ منٛز چھُ روٗم چھُ بٮ۪ٹر اَتھ منٛز چھُ پرٛٮ۪تھ کانٛہہ فٮ۪سَلٹی واش روٗم چھُ اٮ۪ل ڈی ڈی چھُ لَگٲیِتھ سورٕے کیٚنٛہہ یہِ تۄہہِ ضوٚرَتھ چھُ تَتہِ تہِ چھُ تَتہِ آ کھٮ۪ن چٮ۪نُک تہِ ہیٚکِو تُہۍ کٔرِتھ تۄہہِ چھُو تَتہِ کال کَرٕنۍ تِم اَنِو اَننو تۄہہِ پانَے گیٹسٕے یا ڈورسٕے نِش ٹھیٖک شام تام کٔرۍزِ صفر شامن ونمو بہٕ تۄہہِ ٹھیٖک چھُ بہٕ کَرمو تۄہہِ برٛونٛٹھٕے کَنفٲ

نَہ نَہ یہِ چھِ سارویو کھۄتہٕ لوٮ۪سٹ پرٛایِز اَمہِ علاو ہٮ۪کیوٗ نہٕ کِہیٖنۍ گٔژھِتھ آ اے سی تہِ چھُ اگر تۄہہِ اے سی وول روٗم چھِ ضوٚرَتھ تَتھ چھُوسٮ۪ون ہَنٛڈرنٛڈ اگر اے سی بَغٲر چھُ تیٚلہِ چھُ فایِو ہَنٛڈرنٛڈ تُہۍ کۭتیٛاہ چھُو اچھا ٹھیٖک آ تُہۍ ہیٚکِو یِتھ شام تام ییٖزِو تُہۍ بہٕ کَر تیٖتِس کالس روٗم تہٕ وٮ۪کنٛٹہٕ اگر تۄہہِ اے سی وول روٗم چھِ ضوٚرَتھ تَتھ گَژھیو سٮ۪وَن ہَنڈرنٛڈ کِراے اگر تۄہہِ اے سی بغٲر چھُ ضوٚرَتھ تَتھ گَژھیو فایِو ہَنٛڈرنٛڈ ٹھیٖک أسۍ کَرو تیٚلہِ برٛونٛٹھٕے کَنفٲرٕم آ اگر بیٚیہِ کیٚنٛہہ آسیو ضوٚرَتھ ؤنۍزیو کال کٔرۍزیو ٹھیٖک